ریٖسٮ۪نٛٹلی کھُلیو اَسہِ مطلب ڈِسٹِرٛکَس منٛز اَکھ ریٚسٹورَنٛٹ یَتھ ناو چھِ لکاسا ایٚمِکۍ ایٚڈؤٹیٖزمیٚنٛٹ وٕچھ مےٚ واریاہَن جایَن پوسٹٕز مطلب واریاہَن جایَن تہٕ مطلب بہٕ گٔیَس اِمپرٛٮ۪س ایٚمِکۍ ایٚڈوٹیٖزمیٚنٛٹ وٕچھان تہٕ بیٚیہِ چھِ اَتہِ ڈِسکاوُںٛٹ تہِ مِلان تہٕ یہِ یُتھُے بہٕ اورٕ گٔیَس اور ریٚسٹورَنٛٹ مےٚ کٔر اَتہِ واریاہ ڈِشِز آرڈَر تِمَن اوس واریاہ واریاہ زیادٕ مَزٕ مطلب چاہے وہ بیکری چھا یا چاہے وہ یہِ سالٹی فُڈٕس چھِ ہرکُنہِ چھُ پَنُن پَنُن مَزٕ تہٕ یِم ایٚمِکۍ یہِ چا چاہے وہ مطلب ایٚمِکۍ واچ مین چھِ یا یِم شٮ۪ف چھِ یِم چھِ واریاہ اَصٕل مطلب شٮ۪ف چھِ واریاہ اَصٕل اَتِکۍ کہِ مطلب یہِ فُڈ بَناوان واریاہ زیادٕ یِمَن چھُ واریاہ زیادٕ مَزٕ آسان تہٕ ڈیٚلِؤری کِس معاملَس منٛز تہِ چھِ یِم واریاہ اَصٕل وقتَس پٮ۪ٹھ چھےٚ ڈیٚلؤری واتان اگر ڈیٚلِوَر کَرو کینٛہہ تہٕ اگر ڈیٚلؤری مطلب اگر کینٛہہ فُڈ کَرو فُڈ کَرو مطلب آن لاین منٛگو واریاہ زیادٕ اَصٕل واریاہ زیادٕ مطلب اَصلِس ٹایمَس پٮ۪ٹھ چھےٚ سۄ واتان لیٹ چھِنہٕ زیادٕ واتان کینٛہہ تہٕ بیٚیہِ چھِ ایٚمِکۍ فُڈ کالٹی چھےٚ واریاہ زیادٕ زبردَست تہٕ اَسہِ چھَنہٕ وٕچھِنۍ کانٹِٹی کینٛہہ اَسہِ چھےٚ وٕچھِنۍ کالِٹی یہِ چھےٚ واریاہ زیادٕ زبردَست تہٕ بہٕ چھَس یَژھان بیٚیہِ بیٚیہِ امہِ ریٚسٹورَںٛٹ پٮ۪ٹھ مطلب آرڈَر کَرُن